بیشَک پیٚو اَثَر بایک چَلاونَس پٮ۪ٹھ امہ سۭتۍ زِ پیٚٹرولُک دَر ہُریٚو پیٚٹرولَس ہُریٚو باو بایک چَلاونَس پٮ۪ٹھ پیٚو واریاہ اَثَر اِنسان اوس چَلاوان بایِک امہ موٗجوب اکھ اوس ٹایِم بَچان بیٚیہِ اوس خَرچہِ تہٕ بَچان چونٛکہِ پیٚٹرولُک قیمَتھ گوٚو واریاہ زیادٕ تہٕ وۄنۍ چھُ اِنسان تمے ساتہٕ بایک چَلاوان ییٚلہِ دوٗر آسہِ مَجبوری آسہِ جَلدی ٹایِم بَچاونہٕ خٲطرٕ امہِ موٗجوب نہٕ کینٛہہ کِراے بَچاونہٕ موٗجوب وٕنکیٚنَس ییٚلہِ أسۍ وٕچھان چھِ اِنسان سومُوَس مَنٛز اَگَر گَژھِ یا گاڑِ مَنٛز اَگَر گَژھِ پریویٹ گاڑِ مَنٛز نہٕ کینٛہہ یُس زَن ٹرانسپوٹ گٲڑ چھِ تَتھ مَنٛز گَژھِ تَتھ چھِ لَگان واریاہ کم خَرچہِ یمہِ ساتہٕ أسۍ کَمپیر کَرَو أسۍ کتھ سۭتۍ یمہِ ساتہٕ مُقابل کَرَو أسۍ بایک چَلاونَس سۭتۍ تکیاز بایکہِ ہُنٛد بایک چھِ تیٖلَس پٮ۪ٹھ پَکان تیٖلُک قیٖمَت پیٚٹرولُک قیٖمَت بَڑیٚو دۄہ کھۄتہٕ دۄہ چھُ بَڑٲنی امیُک پیٚو سیٚٹھاہ اَثَر اتھ پٮ۪ٹھ بایک چَلاونَس پٮ۪ٹھ مَگَر یَپٲر أسۍ ییٚلہِ وٕچھو ییٚلہِ أسۍ زیادٕ یوٗز اِستِمال کَران چھِ أسۍ فِول یہِ چھُ ایٚنوَرامنٹ خٲطرٕ ہارَمفُل بیشَک اتھ چھُنہٕ کٕہٕنۍ شَک کہِ یہِ چھُ نۄقصان دہ ماحول خٲطرٕ تکیازِ ماحولَس مَنٛز چھِ آلودگی پٲدٕ گَژھان یوتاہ گاڑِ زیادٕ گٔے دُہہ گوٚو زیادٕ امہ سۭتۍ گوٚو ماحول آلودٕ نوٚیِز پوٚلیوشَن گوٚو یعنی آواز درایہِ زیادٕ یمہِ سۭتۍ زَن سانٮ۪ن کَنَن پٮ۪ٹھ اَثَر پیٚو سٲنس ماحولَس پٮ۪ٹھ پیٚو اَثَر ییٚتہِ زَن دُہہِ سۭتۍ چھُ سٲنِس جِسمَس پٮ۪ٹھ پیٚوان اَثَر سٲنِس شاہ کھالنَس والنَس پٮ۪ٹھ چھُ پیٚوان اَثَر سون یہِ ہَسا یہِ سورٕے ماحول گوٚو گَنٛدٕ یِمو فو زیادٕ ایٚکسیٚسِو فِول اِستِمال کَرنہٕ سۭتۍ